یا یِم مےٚ ڈیٹ رِمَمبَر چھِ نَمبر اَکھ چھُ نَو اَگستہٕ کُنوُہ شَتھ کُنوُہَس منٛز یُس مےٚ خاندَر اوس سُہ ڈیٹ چھِ مےٚ پَتہ دٔیِم ڈیٹ چھِ مےٚ سُہ پَتہ ییٚمہِ ساتہٕ مےٚ بیٚنہِ اوس خاندَر سُہ اوس پنٛداہ سَت پنٛداہ ستمبَر زٕ ساس تہٕ اَکوُہ تہٕ یُسہٕ ترٛیٚیِم ڈیٹ مےٚ پَتہ چھِ سُہ گٔے ییٚمہِ دۄہ مےٚ کامیٲبی مِلے کہِ بہٕ لوٚگُس مُلٲزِم بوٚڈ بارٕ اَکھ مُلٲزِم لوٚگُس بہٕ یَتھ منٛز مےٚ کامیٲبی مِلے سُہ اوس ژور اکتوٗبَر زٕ ساس پنٛداہ ژوٗرِم ڈیٹ گوٚو سُہ ڈیٹ ییٚمہِ ساتہٕ مےٚ تَنخواہ ترٛووُکھ تہٕ سُہ تہِ اوس مےٚ اَکھ ڈیٹ اَکھ ییٚمہِ ساتہٕ مےٚ گۄڈنیُک تَنخواہ روٚٹ سُہ اوس سُہ گوٚو مےٚ لیٹٕے مگر سُہ گوٚو مےٚ پٕنٛژٕ ڈٮ۪سَمبَر زٕ ساس پنٛداہ تہٕ پٲنٛژِم ڈیٹ گوٚو سُہ ییٚمہِ ساتہٕ مےٚ اَتھ کیٛاہ وَنان یور بَنٛگلہ دیش اَکھ ٹیوٗر کوٚر سُہ اوس زٕ پانٛژھ زٕ ساس اَکوُہَس منٛز